آ یۄس زَن سٲنۍ یہِ کشیٖر چھِ یہِ چھِ مشہوٗر ٲں تھرٛو آوٗٹ ورٕلڈٕ تِکیٛازِ یہِ چھِ اَکھ ٹیٛوٗرسٹہٕ پٕلیس اَکھ ٲں یتھ چھِ ونان ٲں اگرے زمیٖنس پٮ۪ٹھ آسہِ ہا جنت کنہِ شٲے سۄ چھِ ییٚتی کشیٖر منٛزٕے یہِ چھِ زبردست نیچر نیچرٕچۍ بیٛوٗٹی چھِ ییٚتہِ جموں کشمیٖرس منٛز یور چھِ یِوان واریاہ ٲں ٹیٛوٗرسٹہٕ ٹوٗر کرنہِ اسی لیے چھِ یہِ خاص سٹیٹ اکھ تِکیٛازِ ٲں ییٚتہِ چھِ واریاہ زبردست ٹیٛوٗرسٹہٕ پٕلیس فار ایٚگزامپٕل اسہِ چھُ پننسٕے ایریا ہس منٛز اَکھ لوٗکل ٹیٛوٗرسٹہٕ پٕلیس پہلگام یُس زَن تھرٛو آوٗٹ ورلڈٕ چھُ مشہوٗر فیمس کہِ پہلگام پہلگامُک شیٖن پہلگامٕچۍ بیٛوٗٹی پہلگامُک آب چھُ مشہوٗر یا باقٕے ٹیٛوٗرسٹہٕ پلیسز سرینگر چھُ گلمرگ چھُ ٹنگمرگ چھُ باقٕے چھِ علاقہٕ چھِ یہِ چھُ تمے موٗجوٗب چھِ یہِ ڈفریٚنٹہٕ باقیو سٹیٹو کھۄتہٕ انڈیا ہس منٛز تِکیٛازِ یہِ چھِ اکھ ٹیٛوٗرسٹہٕ پٕلیس اَکھ ییٚتہِ چھِ زبردست نیچرٕچۍ بیٛوٗٹی أسۍ وچھان نظارٕ اگرے وچھِنۍ آسیٚن تِم چھِ ییٚتہِ بیٚیہِ چھِ یہِ بیٛیہِ موٗجوٗب تہِ فیمس تِکیٛازِ ییٚتہِ چھِ ٲں یِم زن ہنٛدو چھِ تِمن چھُ ییٚتہِ پلگرٛم پٕلیس یہِ ٲں کیٛاہ چھِ اتھ ونان امرناتھ کیو یُس زَن پہلگامس منٛزٕے چھِ یِوان اوٗر چھِ یِوان ٲں درشُن کرنہِ یاترا یتھ أسۍ ونان چھِ سُۄ چھِ یِوان جوٗن جلیَس منٛز تہٕ تمہِ موٗجوٗب تہِ چھُ یہِ فیمس ٲں انڈیا ہس منٛز باقیو سِٹیٹو کھۄتہٕ